مےٚ اوس فیورِٹ سبجکٹہٕ سکوٗلَس منٛز میتھ میتھ کیازِ اوسُم فیورِٹ سَبجَکٹہٕ کیازِکہِ مےٚ اوٗس سُہ زیادٕ جلدی جلدی سَمٕجھ یِوان اور بیٚیہِ ییٚلہِ مےٚ پَتہٕ سوال اوٗس نہ آسان کَرُن پانہٕ بہٕ اوسُس ہیٚکان سُہ اصٕل پٲٹھۍ جلدی جلدی کٔرِتھ